تِم کَمپٕنی یِم کھیلَن فَروغ دِنَس منٛز مدد چھِ دِوان سٲنِس علاقَس منٛز چھِ واریاہ تِم کَمپٕنی یِم کھیلَن منٛز مہ فَروغ دِنَس منٛز مَدد چھِ کَران تَتھ منٛز چھِ یِوان کِس کَشمیٖر خان اِنٹَرنیشنَل سَپوٹٕس یا تَتھ منٛز چھ ویلی وُڈٕز یِوان مَکروٗ ویلی سَپوٹٕس چھ یِم چھِ کیٚنٛہہ کَمپٕنیٖز یِم کھیلہٕ کھیلَن بَڑاو دِنَس منٛز مدد چھِ کَران مَدد چھِ یِم امہِ طٔریٖق کَران یِم چھِ یِم تہِ کٕم کھیلہٕ کھیلَن منٛز حِصہٕ چھِ نِوان پٕلیر تِمن چھِ یِم سٕپانسَر کَران سٕپانسَر مَطلَب یِم چھِ تِمن اَکھ یِم چھِ تِمن پونٛسہٕ دِوان یا یِم تہِ چیٖز تِمن ضروٚرَتھ چھِ لگان گِنٛدنَس وِنٛدنَس منٛز یِم چھِ تِمن تِم مُہیا کَران یِم تِمَن پٕلیرَن چھِنہٕ روزان پونٛسَن ہٕنٛز کانٛہہ کٔمی ییٚمہِ سۭتۍ تِمن کھیلہِ پٮ۪ٹھ کانٛہہ اَثَر واتِہِیا یا یِم یِمے یِم کَمپٕنیٖز چھِ یِم چھِ کَران ٹورنَمٮ۪نٛٹٕز آرگَنایِز کھیلَن خٲطرٕ یِم پٕلیر چھِ گِنٛدان تِمَن چھُ پَنُن زیہَن روزان اَتھ أتھۍ منٛز بیۍ چھِ تِم پَنٕنۍ کھیل کَران اِمپرٛوٗ اِمپرٛوٗ اِن دَ سٮ۪نٕس چھِ تِم کَران یۭژ تِم پَنٕنۍ کھیل گِنٛدان تیٖژ چھِ تِمن ایکٕسپیٖریَنٕس مِلان تِم چھِ اَمۍ یِم کَمپٕنیٖز چھِ واریاہ مَدد دِوان تِمن فاینانشٮ۪ل سِکیورٹی دِنہٕ خٲطرٕ فایِنانشٮ۪ل سِکیورٹی چھِ تِمن یِتھ کٲٹھۍ یِوان تِمن چھِنہٕ زانٛہہ تہِ پونٛسَن ہِنٛز ضرورَتھ کٔمی گژھان کیٚنٛہہ کہِ تِم ژھنۍہَن سۄ کھیل ترٛٲوِتھ تِم چھِ سۄ کھیل کَران کَنٹِنیوٗ پَتہ